ہیٚلو اسلام علیکُم تُہۍ چھِو حظ ٹھیٖک آ شُکُر حَظ تہٕ یہِ اوس مےٚ ایٚکچُولی فون گوٚمُت خَراب فونٕچ ڈِسپٕلیے أسۍ آے ییٚتی کۄپوارِ پیٹھٕے أسۍ ٲسۍ تُہۍ کٕم تُہۍ چھِو حظ جاوید صٲب چھِو نہ حظ اَسہِ اوس یہِ فونٕچ ڈِسپٕلیے گٲمٕژ خَراب اہن حظ آ وۅنۍ اوس یہِ ریٚپیر کَرٕناوُن اَتھ اوس یہِ یہِ اوس ییٚومُت ؤسۍ حظ فون تہٕ امِچ ڈِسپٕلیے ٲس فُٹمٕژ موبایِل چھُ رِیَل می ایٚٹ آے

نہ امہِ برٛونٛٹھ نہٕ کِہیٖنٛۍ یہِ چھُ گۄڈنِکی پھِرِ از گوٚمُت اہن حظ آ اَتھ اوس مےٚ ٹیٚمپٲرڈ لگٲوِتھ ہاں اچھا ڈِسپٕلیے سُہ کۭتِس تام گَژھِ ترٛےٚ ساس سُہ چھِ حظ آرِجِنَل کِنہٕ ڈُبلِکیٚٹ چھِ اَدٕ کیٛاہ سیٚکَنٛڈ کاپی چھا اچھا یہِ سیٚکَنٛڈ کاپی کۭتِس گَژھِ اچھا زٕتوٚوُہ شیٚتھ ٹھیٖک تُہۍ کَتہِ حظ تۄہہِ کَتہِ چھُو شاپ اچھا کۄپوارا مین مارکیٚٹ اچھا أسۍ چھِ ییٚتی روزان کۄپوارٕے مین مےٚ ٲس فرٛیٚنٛڈَن أکۍ کوٚرمُت فون دوٚپُن اَتھٕے جاوید صٲب چھُ لَگاوان اَتہِ یہِ ڈِسپٕلیے تہٕ اَلبتہٕ کَنسیٚشن گَژھِ نہ حظ کِہیٖنٛۍ اچھا ٹایِم کوٗتاہ ٲسِو لَگان ٹایِم کوٗتاہ لَگہِ اچھا ٹھیٖک ٹھیٖک بیٚیہِ اچھا تہٕ بہٕ کٔژِ بَجہِ یِم صُبَحس آ آ بہٕ چھُس گَری آسان ژور بَجے وارَنٛٹی چھِ حظ کُنۍ وارَنٛٹی چھِ حظ کُنۍ

اچھا ٹھیٖک ٹھیٖک مطلب تیٚلہِ یِمہٕ بہٕ صُبحے پانٛژھ بَجے تام ہیٚکہٕ حظ بہٕ یِتھ اچھا تُہۍ چھِو حظ اَتی آسان تَمہِ گرِ اچھا ٹھیٖک ٹھیٖک تیٚلہِ لٲگۍ ہوس حظ ڈِسپٕلیے آرجِنل کِنہٕ ڈُبلِکیٹ مگر پھُٹ پَتہ تَمہِ پَتہٕ

اچھا ٹھیٖکھ ہاں تیٚلہِ تیٚلہِ چھِنو حظ فُل حظ چَلو ٹھیٖک حظ چھُ ٹھیٖک حظ اوکے شُکرِیا سَر اوکے